مےٚ کَرے ریٖسنٛٹلی کَرے مےٚ اکھ کیب بُک تہٕ تَتھ مَنٛز روٗد مےٚ پَنُن بیگ سُہ بیگ اوٚن مےٚ واپَس یُتھے بہٕ مَطلَب بییٚہِ درایَس مےٚ کَرے پَنُن کیٛاہ چھِ وَنان مےٚ کَرے بییٚہِ کیب اکھ بُک یَتھ مَنٛز یَتھ مَنٛز مےٚ فون تہٕ بیٚیہِ روٗد تٔتھی مَنٛز مےٚ کَرے ڈرَیورَس کال کہِ ژٕ یہِ واپَس مَگَر ژٕ یہِ واپَس یا اَگَر کانٛہہ ایپ چھِ تِژھ یا مَثلاً ایوٗبَر اولا یا بییٚہِ کینٛہہ تمِچ لوکیشَن کَر مےٚ سینٛڈ تہٕ بہٕ یِمہ پانہٕ تہٕ بہٕ نمہٕ سُہ